اَسلامُ علیکُم ظہوٗر احمد چھُو حظ بہٕ حظ چھُس عُمَر ظہوٗر ژٕ وَن حظ مےٚ یہِ کَتھ اَکھ یہِ مےٚ اوس اَکھ مکان بناوُن تہٕ بہٕ ہٮ۪مہٕ ہَے ژٕےٚ مَشوَرٕ مےٚ وَن اَکھ کَتھ ژٕ یہِ مےٚ کیٛاہ لَگہِ اَتھ تہٕ کیٛاہ سامان لَگہِ مےٚ اَتھ کیٛاہ سُکاٹ لَگہِ مےٚ اَتھ تہٕ تہٕ تٔمی مُتعلق وَنٕہَکھ ژٕ مےٚ اَسہِ کٕم چیٖز کیٛاہ لَگَن اَتھ نہَ حظ فِلحال حظ بناو بہٕ اوٚکپوٗر تہٕ پتہٕ پتہٕ اوٚکپوٗر یِتھُے تیار گژھِ پٮ۪ٹھ کھالہوس پتہٕ بہٕ دُپۅہُر تہِ اَہَن حظ بہٕ اَہَن حظ اَتھ حظ چھِ کھالٕنۍ پَتہٕ واریاہ

ٹھیٖک اَہَن حظ ٹھیٖک اَچھا ٹھیٖک اَچھا ٹھیٖک بیٚیہِ بیٚیہِ کیٛاہ لَگہِ اَتھ یہِ بیٚیہِ موٚزوٗر ووٚزوٗر کۭتیاہ لَگَن اَتھ بیٚیہِ اوس نہَ حظ مےٚ بیٚیہِ ٲسۍ مےٚ گۄڈٕ یہِ بیٚٹَس آسہٕ مےٚ یِم کَنہِ وَنہِ گۄڈٕ کھالنہِ اَتھ مےٚ اوس گۄڈٕ بیٚٹ بہٕ اوسُس دپان بہٕ دِمہٕ گۄڈٕ اَتھ بہٕ اوسُس ڈَبُل بیٚڈ اوسُس بہٕ دپان بہٕ دِمہٕ ہا تہٕ ژٕ دِہاکھ مےٚ نظر وَظر ژٕ وُچھٕ ہاکھ اَتھ کَنہِ حظ چھِ ترٛاومَژ اَجہِ تہٕ اَجہِ چھِ وُنہِ ترٛاونٕے تہٕ ژٕ دِہاکھ نہَ حظ گۄڈٕ نظر ڈبُل بیٚڈ کٮُ۪تھ گژھِ ڈَبُل بیٚڈَس پٮ۪ٹھ کٮُ۪تھ گژھِ ہے سُہ مےٚ تتھ تہٕ بیٚیہِ وُچھٕ ہاکھ ژٕ حِساب کِتاب مطلب بیٚیہِ کیٚمہِ آیہِ لَگہِ مےٚ اَتھ سوگاٹھ وۄگاٹھ سودا وودا کیٛاہ لَگہِ مےٚ اَتھ موٚزوٗر کۭتیاہ لَگَن مےٚ اَتھ پتہٕ تہٕ مےٚ کیٛاہ کیٛاہ چیٖز چھِ اَنٕنۍ اگر حظ ژٕ اورٕے اگر حظ ژٕ اورٕے تہِ اَنَکھ پَنٕنی موٚزوٗرۍ سُہ تہِ حظ گژھِ ٹھیٖکٕے اَچھا کَنہِ حظ ترٛایہِ مےٚ دَہ وُہ گاڑِ حظ ترٛایہِ مےٚکَنہِ اَہَن حظ نہَ سٮ۪کہِ گاڑِ اَکھ زٕ حظ چھِ تراومَژ بیٚیہِ ٹھیٖک حظ چھُ